أسۍ چھِ پسند کران ریڈیو تِکیازِ یہِ چھُ اَسہِ تَفصیٖل سان خبرٕ ہٮ۪کان ؤنِتھ أسۍ چھِ کٲم کران کران تہِ ہٮ۪کو أسۍ ریڈیو بوٗرِتھ پَکان پَکان تہِ یَتھ منٛز یِمن میگزیٖنن منٛز چھِ واریاہ اِشوٗ ہن تِمن منٛز چھ ویشو آبہٕ شار گُلدستہٕ گۄنگ پوش باقٕے باقٕے